کَشمیٖرٕکۍ رسم رسم و رِواج یِم چھِ تِم چھِ واریاہ پرٲنۍ مَثَلن اکھ رسم چھِ ییٚتہِ کہِ یِتھُے بوٚڈ دۄہ چھُ آسان مَثَلن عیٖد چھِ آسان تمہِ دۄہ چھِ یِم زَنہِ چھِ آسان تِم چھِ جَمَع گَژھان پَتہٕ چھِ تِم وَنوان تہٕ بیٚیہِ چھِ تِم اَکہِ قٕسمُک اکھ کَشمیٖری کٲشُر ڈانس کَران یَتھ أسۍ وَنان چھِ روٚف تَتھ روٚفَس مَنٛز چھِ تِم اکھ أکس خاص قٕسمُک اکھ ڈانس کَران بیٚیہِ چھِ تِم کینٛہہ کٲشِر کَلام تہِ وَنان یَتھ أسۍ وَنوُن چھِ وَنان بیاکھ رسم چھ کہِ یِتھُے خانٛدَر چھُ آسان خانٛدرَس پیٹھ چھِ أسۍ اکھ خاص اکھ کھٮ۪ن دِوان یَتھ أسۍ وَنان چھِ وازوان سُہ وازوان چھِ خاص طور پے یِمَن فَنٛگشَنَن پیٹھ بَناوان یعنٕے مَثَلن خاندرَس پیٹھ چھِ بَناوان یا بیٚیہِ کینٛہہ فَنٛگشَن آسہِ تَتھ پیٹھ چھُ وازوان کھیٚوان بیاکھ رسم چھُ رسم رسم و رواج یَتھ رواج رواج یَتھ أسۍ وَنو رِواج کہ کٲشُر یُس چھُ یہِ چھُ یِتھُے وَنٛدٕ چھُ واتان زیادٕ وَنٛدَس مَنٛز چھُ یہِ اَکھ مَخصوٗص لِباس لاگان یَتھ پھیٚرَن چھِ وَنان یُس یہِ پھیٚرَن چھُ آسان یہِ چھُ آسان یعنے گَرَم کَپرُک آسان بَنیٚومُت یُس ییٚمِس سَردی نِش چھُ بَچاوان تۭرِ نِش چھُ بَچاوان اِتھے پٲٹھۍ چھِ واریاہ ٹریٚڈِشَنٕز تہٕ کَسٹَمس کَشمیٖرٕکۍ